وعلیکم اسلام ٹھیٖک چھُو حظ اہن حظ شُکر رۄبس کُن فرمٲے تو سر اہن حظ سَر نعیٖم سُند سٹورٕے چھُ اہن حظ آ دُکانس پٮ۪ٹھٕے یے چھِ فرمٲے تو کیاہ اوس ضروٗرت اہن حظ اہن حظ سَر بَنن کیازِنہٕ ایویلیبٕل چھِ سٲری قٕسم تھٲے مٕتۍ اَسہِ لیڑیٖز بوٗٹ تہِ بنن جینٹس بوٗٹ تہِ بنن حظ پرایس چھِ مختلف آسان حظ ییٚمہِ ساتہٕ یوٚتن وٲتو انشاء اللہ أسۍ کَرو تۄہہِ تمہِ ساتہٕ ڈسکاونٹ حظ تۄہہِ واریاہ زیادٕ مےٚ چھُ پانژھ ہتھ پٮ۪ٹھ پانژن ساسن تام بوٹ حظ تۄہہِ یُس اکھ لَگہِ سُہ اکھ دِمہٕ بہٕ اوے سُہ اکھ دِمہٕ بہٕ ایویلیبٕل کٔرتھ حظ آ سَپورٹٕس بوٗٹ تہِ بَنن تۄہہِ کُم چھُ ضروٗرت حظ آ بَنن کیازِنہٕ تہٕ آ سٲری بَنن تۄہہِ چھا سپیکٕس دار ضروٗرت کِنہٕ سپیکن سپیکہِ وَرٲیی ؤلِو حظ کینہہ چُھنہٕ پرواے تِم تہِ چھِ ایویلیبٕل حظ یہِ چھےٚ حظ کۄلگامہِ مین مارکٹس اندر حظ اَپوزٹ گھنٹا گر سر ییٚمہِ ساتہٕ تُہۍ یِیو تمہِ ساتہٕ کَرو أسۍ اصل پٲٹھۍ حظ ڈسکاونٹ پرواے چھُنہٕ کینہہ اگرمطلب پلو ولو تہِ کینہہ آسن ضروٗرت شٲٹ چھِ آسان کُنہِ ساتہٕ ضروٗرت پٮ۪نٹ وٮ۪نٹ چھِ ضروٗرت آسان تِم تہِ مِلن اسہِ نِش حظ اسہِ چھِ ایویلیبٕل آ ایویلیبل پرٛٮ۪تھ کانٛہہ آیٹم حظ بے شک کیازِ بنہِ نہٕ سر آ تُہۍ یی زیو انشاء اللہُ تعالٰی اسہِ چھِ مین مارکٹس منٛز حظ اپوزٹ گھنٹا گر وِد آوُٹ سنڈے حظ آرڈر آ ڈیلور آرڈر آ آرڈر ہیٚکو أسۍ ڈیلور کٔرِتھ انشاء اللہ ییٚمہِ ساتہٕ تۄہہِ سٲنۍ ضروٗرت پے تُہۍ کٔرۍ زیو فون حظ أسۍ کَرو آرڈر ڈیلور آ سُہ تہِ چھ ایویلیبٕل سُہ تہِ چھُ ایویلیبٕل حظ اگر تۄہہِ ضروٗرت آسہِ تُہۍ ؤنۍ زیو اَسہِ پرواے چُھنہٕ کینہہ

کینہہ چھُنہٕ پرواے ییٚمہِ ساتہٕ تۄہہِ ضروٗرت پٮ۪ن اسہِ کٔرۍ زیو کال تُہۍ تہٕ أسۍ تھاوو کھٲلِتھ حظ بیٚیہِ چھےٚ کینہہ ضروٗرت سر کہیٖنۍ چھُنہِ پرواے ییٚمہِ ساتہٕ تُہۍ یِیو سورُے چھُ ایویلیبل حظ چلو سر ٹھیٖک چھُ کَسٹَمَر چھِم برونٹھ کنہِ بہٕ کَرو تۄہہِ واپس کال تھیٚنکیوٗ سر